ہٮ۪لو ہاے بہٕ چھُس حضرت آمُت حظ یَتھ کٔشیٖرِ منٛز ایز ٹوٗرسٹ اوسُس بہٕ آمُت سرینگر سِٹی منٛز تہٕ مےٚ گٔے زٕ پانٛژھ دۄہ بہٕ اوسُس تھوڑا اَوُٹ سٔکٲٹسہٕ منٛزٕے وٕنہِ تہٕ مےٚ ؤنۍ تَو اَتہِ چھا کیٚنہہ مطلب کِٹ کیٚنہہ ٹوٗرِسٹہٕ ڈٮ۪سٹِنیشَن یوٚتَن بہٕ ہٮ۪کہٕ گٔژِتھ ییٚتٮ۪ن بہٕ تھوڑا بہتَن تھوڑا سا اٮ۪نجاے وٮ۪نجاے ہٮ۪کَو کٔرِتھ مگر تھوڑا ڈِفرَنٛٹ پٕلیسِز تہِ مطلب گارڈَن وغیرہ آسَن کیٚنہہ آسَن واٹَر فالٕز یا کیٚنہہ یِم آبہٕ بیٖٹ آسَن چھِ چاہے مطلب یُتھٕے یُتھٕے جاے بیٚیہِ تھوڑا یَتھ منٛز اٮ۪ڈوَنچَر تہِ کیٚنہہ آسہِ أتی لَگہِ بوٹِنٛگ رافٹِنٛگ ہٮ۪کَو کُنہِ جایہِ کٔرِتھ تہٕ یِمَن دیٖتو کیٚنہہ یِمَن دیٖتو کیٚنہہ آیڈِیا مےٚ اَمیُک ہفتہٕ ہفتہٕ چھِ مےٚ پٕلان مےٚ ؤنۍ تَو ہفتَس کوٚت کوٚت گژھٕ بہٕ چاہے ہاری پربَت وغیرہ چھِ مےٚ بوٗزمُت آ بہٕ راج باغ راج باغ ٹھیٖک

پری محل چھُنہٕ اَسہِ پری ؤری چھا مِلان اَسہِ تَتہِ اچھا کوٗتاہ سُلہِ چھِ گژھُن تَمہِ خٲطرٕ اچھا اچھا ٹھیٖک تہٕ تَپٲری آسہِ

ٹھیٖک اچھا

پٮ۪را گلایڈِنٛگ ما چھِ اَتہِ گژھان کُنہِ جایہِ پٮ۪را گلایڈِنٛگ اچھا اچھا اوکے اوکے اوکے اوکے

بادام واری سُہ کیٛاہ چھُ تَتہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک اوکے اوکے چلو تیٚلہِ کَرٕ بہٕ تیٚلہِ توہہِ سۭتۍ کَتھ تہٕ تُہۍ کٔرِو مےٚ گایِڈ تھوڑا چلو اوکے اوکے اوکے اوکے اوکے